ہیلو اَسلام علیکُم ٹھیٖک چھِو حظ تُہۍ چھِو حظ لٔروٗ جی مےٚ حظ اوس زَنگہِ دود اَتھ چھِ مےٚ دَگ آسان نہ نہ اَتھ چھُنہٕ مےٚ اَچانک گوٚو کیلشن چھِ کھٮ۪وان اۭں اَتھ نہ یہٕے چھِ أتھۍ چھِ پین وۄتھان اَچانک بہٕ چھَس کھٮ۪وان ڈایِٹ تہِ دۄد تہِ کیلشم تہِ تَمہِ پَتہٕ چھِ روزان اَتھ پین نہ نہ اَتھ چھُنہٕ یہِ زٕہٕنۍ گوٚمُت اَچانکٕے گوٚو مےٚ زاے نِچ تہٕ أتھۍ سۭتۍ تمہِ پَتہٕ اَتھ گٔے پانٛژھ ٲٹھ ؤری آ مےٚ چھِ زٕ بَچہٕ نہ کھۄرَس چھُ نیران تھوڑا بہٕ گٔیس واریاہن ڈاکٹرَن نِش تہِ اٮ۪کٕٔسرے تہِ کٔر مےٚ ٹیسٹ تہِ کٔرۍ مےٚ تِم چھِ سٲلِم نیران ٹھیٖک مَگر توتہِ چھِ مےٚ کران دَگ تُہۍ کر چھِو اَتہِ آسان اَچھا اَتہِ چھا پیوان نَمبر لٮ۪کھُن کِنہٕ یاِتھٕے کَنیٚتھ

اَچھا اَچھا گوٚو پَننہِ وارِ پٮ۪ٹھ اَتہِ چھا گژھان اَصٕل پٲٹھۍ علاج اَصٕل چھا گژھان اَدٕ حظ بِہو حظ خۄدایَس حوال